وعلیکُم سَلام اَہن حظ آ اَسہِ حظ چھُ

اَچھا اَچھا ٹھیٖک ٹھیٖک بیٚیہِ اَہن حظ اۭں أسۍ چھِ کران ٹایم ٹُہ ٹایم کران ٹوٗر اٮ۪رینج جیسے بانڈی پورا أسۍ چھِ دہ نَفر سومبراوان دِوان گَایِڈ سۭتۍ تہٕ گژھان چھِ مَزٕ تہِ لَگان تہٕ فِلحال چھُ اَسہِ اَہن حظ آ اَہن حظ آ اَہن حظ سورُے ایریا

کیٚنہہ نہ حظ چھُنہٕ بہٕ ہاوو تۄہہِ سورُے بانڈی پورا ہاوو گُریز ہاوو

کیٚنہہ نہٕ حظ چھُنہٕ کینٛہہ چھُںہٕ کیٚنہہ چھُنہٕ تُہۍ ؤنِو مےٚ کر کیٛاہ چھُ گژھُن تہٕ اَہن حظ اۭں تَتھ چھِ الگ چارجِز کھسان اَگر تُہۍ کٔرِو سون یہِ یوٗز ویسے چھُ اَصٕل گژھان تَتھ منٛز گوٚو سورُے کیٚنہہ تَتھ منٛز گوٚو کھٮ۪ن چٮ۪ن ٹٮ۪نٹ ہوٹَل سَب کچھ اٮ۪وری تھِنٛگ تَتھ منٛز مِلوٕ تۄہہِ سورُے کیٚنہہ تٔہٕنٛز لِپٹَن ٹی تٔہٕنٛز مِڈ ٹی سِنیک تُہُنٛد سنیک سورُے کیٚنہہ گژھِ کَوَر رین کوٹ جٮ۪کٮ۪ٹ اَہن حظ گایڈ دِمہٕ بہٕ اَہن حظ اۭں أسۍ تھاوو سورُے أنِتھ تۄہہِ چھُو یِنُے یوت گاڑِ ہُند اِنتِظام تہِ چھُ سونُے تۄہہِ چھُو بَس یُن تہٕ بِہُن گاڑِ منٛز تہٕ نہ نہ نہ پِک اینڈ ڈرٛاپ تہِ چھُ اَسہِ أسۍ أسۍ ہٮ۪کَو تۄہہِ تُہۍ کٔرِو اَسہِ لوکیشَن سینڈ أسۍ ہٮ۪کَو تُہۍ أسۍ کرو تۄہہِ گرِ پٮ۪ٹھَے نہ حظ نہ گَرِ پٮ۪ٹھَے نَتہٕ اَگر پانہٕ تہِ یِیِو تہٕ سُہ چھُو تُہٕنٛز یہِ اَگر تُہۍ پانَے یِیِو تہٕ ییٖتو اَگر نَے تہٕ أسۍ کرو پِک ڈِفرنٛٹ ڈِفرنٛٹ ڈِفرنٛٹ چارجِز آسان اَگر تُہۍ ویٖکٮ۪نڈَس پٮ۪ٹھ گٔژھِو تَتھ گژھِ زیادٕ چارٕج اگر تُہۍ عام دۄہ گژھِو تَمہِ دۄہ گژھِ زیادٕ چارٕج اَہن حظ سورُے کیٚنہہ سورُے کیٚنہہ سورُے کیٚنہہ ٹرٛینڈ اوس تِتہِ کُے لوکَل چھِ سُہ پرٛابلِم چھےٚ اۭں اۭں اَہن حظ ٹھیٖک چھُ ٹھیٖک چھُ چلو چلو چلو چلو وعلیکُم